بِسمہِ اللہِ رحمٰنِ الرحیٖم اَسَلامُ علیکُم یَتھ حظ یُس یہِ سون شُپیَن ڈِسٹِرٛک چھُ یَتھ منٛز حظ چھِ مٲنِو تُہۍ زیادٕ سوموٗ پَکان یِمَن مان ژٕ ہُہ سوموٗ کھۄتہٕ زیادٕ چھِ ییٚتہِ چھِنہٕ ہٮ۪کان مٲنِو تُہۍ یِم بَجہِ بَجہِ گاڑِ زیادٕ پٔکِتھ کینٛہہ یہِ چھُ ہِلی ایریا حظ مٲنِو یَتھ چھِ یہِ پہٲڑی علاقہٕ باسان یہِ چھُ پہٲڑی زیادٕ یہِ چھ باسان کیٛاہ یہِ چھُ پہٲڑی علاقہٕ یَتھ چھِ پَکان صرف یِمَے سوموٗ زیادٕ وۄنۍ چھِ مان ژٕ سوموٗ پَتہٕ چھِ وۄنۍ یٔمِس مان ژٕ پَنٕنۍ گٲڑۍ آسہِ سُہ چھُ پنٛنہِ گاڑِ منٛز ہٮ۪کان گٔژھِتھ پنٛنہِ گاڑِ پٮ۪ٹھ چھُ منٛزٕ چھِ سُہ ہٮ۪کان مان ژٕ سورُے سفر کٔرِتھ پَتہٕ چھُ مان ژٕ یٔمِس وۄنۍ کٲنٛسہِ چھِ آسان سکوٗٹر تہٕ سُہ چھِ ہٮ۪کان تَتھ نہٕ منٛز گٔژھِتھ وۄنۍ چھِ بَنان ہوسکتا ہے اگر مان ژٕ ہُہ وۄنۍ کٲنٛسہِ بَنہِ نہٕ یہِ سوموٗ بَنہِ نہٕ سوموٗ چھِ مان ژٕ سُہ چھُ کَران کٲم پَتہٕ سُہ چھُ کَران کٲم سُہ چھُ وۄتھان تہٕ نیران پایدٕلۍ پَتہٕ بِچٲرِس گںٛٹہٕ لَگہِ سا زٕ لَگہِ نَسا وۄنۍ یُتھ یہِ پَتہٕ اِنسانَس منٛز طاقتہ آسہِ تیُتھ چھُ پَکان چھُ گژان سُہ پایدٕلۍ پایدٕلۍ مان ژٕ تَمہِ پَتہٕ چھُ اَتھ کیٛاہ چھِ وَنان ہُہ بروںٛٹھ ییٚلہِ یہِ مان ژٕ وۄنہِ اَز بروںٛٹھ لگ بگ وُہ ؤری پنٛداہ وُہ ؤری لگ بگ پنٛداہ وُہ ؤری ییٚلہِ ٲسۍ پَکان تِم بَجہِ بَسہٕ آسہٕ پَکان مٲنِو مان ژٕ تِم ٹاٹا گاڑِ آسہٕ پَکان اَتھ کیٛاہ چھِ وَنان ہُہ بروںٛٹھ یِم ٹانٛگہٕ وانٛگہٕ ٲسۍ نہٕ تورٕ یورٕ آسان شُپیَن سٲنِس شُپیَنَس منٛز کینٛہہ یورٕ یَتھ مٲنِو سٲنِس علاقَس منٛزٕے ٹانٛگہٕ وانٛگہٕ نہٕ کینٛہہ یِمَے بَسہٕ بیٚیہِ آسہٕ پَکان یہِ ہا یہِ مان ژٕ یِمَے یہِ ٹاٹا گاڑِ ییٚلہِ مان ژٕ میٛانہِ فِکرِ منٛز آسہٕ زیادٕ پَہَم یِمَے ٹاٹا گاڑِ تہٕ بَسہٕ اَسہِ اوس مٲنِو تُہۍ أسۍ ٲسۍ سٲ سون گام حظ چھُ تَتہِ پٮ۪ٹھ اوس لَگان اَسہِ مٲنِو تُہۍ شُپیَن تانمَتھ لگ بگ سُواد گںٛٹہٕ پَکنَس پَتہٕ اوس اَسہِ اگر أسۍ وۄنہِ مٔنزۍ شہر وَسہٕ ہَو اَسہِ ٲس شُپیَن مِلان گٲڑۍ شُپیَن گٲڑۍ میٖلِتھ ٲس اَسہِ پَتہٕ مان ژٕ ہُہ اَدٕ ٲسۍ پَتہٕ اَسہِ تَتہِ کھَسان گاڑِ تَمہِ پَتہٕ ٲس پَتہٕ مان ژٕ ہُہ اَدٕ ٲسۍ شہر واتان پَتہٕ ٲسۍ شہر کھَسان بیٚیہِ گاڑِ تہٕ اوس اَتھ ٲس مٲنِو تُہۍ شُپیَن پٮ۪ٹھٕ ٲس یپٲرۍ کاڈٮ۪ر اِسلام باد تہِ مان ژٕ گٲڑۍ پَکان تہٕ مگر اوس وۄنۍ اَسہِ واریاہ مُشکل گژھان سۄ تہِ ٲس پَکان کٔرۍ مان ژٕ صُبَس مان یِہٕے دہ ساڑٕ دہ ہیوٗ کالچَن ٲس ژورِ بَجہِ تورٕ وَسان واپَس اَسہِ ٲس نہٕ زیادٕ لَگان سۭتۍ کینٛہہ أسۍ ٲسۍ پَتہٕ مٲنِو کَران یوٚہَے پایدٕلے زیادٕ ہُہ کوٗشِش گژھنٕچَن وۄنۍ یُس مان ژٕ زان یٔمِس گُزارٕ اوس رۄپیہِ ہُنٛد تٔمِس ٲس پَنٕنۍ گٲڑۍ سُہ اوس ہٮ۪کان تَتھ منٛز گٔژھِتھ تہٕ ٲس جادٕ پَہَم یِمَے ٹاٹا گاڑِ پَکان بیٚیہِ آسہٕ یِمَے بَجہِ بَسہٕ پَکان تِم تہِ نہٕ زیادٕ کینٛہہ تِم تہِ نہٕ کینٛہہ زیادٕ صُبحَن ٲس گٲڑۍ وَسان شُپیَن اَدٕ کَر ٲس سۄ پَتہٕ واتان اِسلام باد اِسلام باد ٲس پَتہٕ ژورِ بَجہِ یورٕ کھَسان واپَس تہٕ لَجے کٲنٛسہِ أتھۍ تہٕ لَجے لَجے نہٕ تہٕ کِہیٖنۍ نہٕ تُہۍ مٲنِو اوس واریاہ مُشکلات حظ ٲسۍ پٮ۪وان مان ژٕ یَترٕنۍ تہٕ پہ ٲسۍ جادٕ گژھان پایدٕلے پایدٕلۍ مان ژٕ ٲسۍ جادٕ پَہم گژھان پایدٕلۍ اوس لَگان زٕ گںٛٹہٕ ڈۄڈ گںٛٹہٕ مٲنِو یُس وۄنۍ یِم پرٛانٮ۪ن ہِنٛزے کَتھِ جوان اوس جوانَس اوس یوٚہَے گںٛٹہٕ لَگان گںٛٹَس منٛز مان ژٕ اوس سُہ گںٛٹہٕ یورٕ دِوان گںٛٹہٕ اوس تورٕ دِوان تہٕ اِسلیے چھِ سون علاقہٕ یُس چھِ یہِ چھِ یہِ مٲنِو تُہۍ پہٲڑی علاقہٕ پہٲڑی علاقہٕ اَتھ اوس مُشکِلٕے گژھان مان ژٕ یِمَن گاڑٮ۪ن واڑٮ۪ن ہُنٛد وۄنۍ یَتھ دورَس منٛز چھِ أزۍکِس زمانَس منٛز یَتھ منٛز چھِ پَکان اَتھ صرف سوموٗ سوموٗ حظ چھِ وۄنۍ واریاہ وۄنۍ نہ حظ چھَنہٕ گژھان کُنہِ تہِ مان ژٕ کُنِچ دِقت وۄنۍ چھَنہٕ کُنچی دِقت گژھان وۄنۍ چھُ اَصٕل پٲٹھٮ۪نَس ہُہ یٔمِس نہٕ وۄنۍ مان ژٕ یہِ چھُ گَرٕچ گٲڑۍ سُہ چھُ ہٮ۪کان سوموٗوَس منٛز آرام سان یِتھ تہِ تہٕ گٔژھِتھ تہِ تہٕ یہِ ہا یہِ ہُہ اِسلیے چھُ وۄنۍ وٕنۍکٮ۪ن واریاہ سہوٗلیت وٕنۍکٮ۪ن چھِ واریاہ فیسلٹی وٕنۍکٮ۪ن چھُ ہُہ مان ژٕ چھُنہٕ کانٛہہ تہِ مُشکل یَترُن پٮ۪وان وٕنۍکٮ۪ن چھُ اَصٕل پٲٹھٮ۪نَس ہٮ۪کان یِتھ گٔژھِتھ شُپیَنَس منٛز گژھان یہِ بازر آسہِ گژھُن کینٛہہ آسہِ گژھُن اَدٕ سُلہِ ژیٖرۍ چھُ ہٮ۪کان اِنسان یِتھ سۄل سُل ژیر گژھِ کینٛہہ گژھِ اَدٕ پرواے چھُنہٕ کینٛہہ گژھان پَتہٕ ہٮ۪کان چھِ اگر ژیر گژھِ گَرٕ چھِ ہٮ۪کان اِنسان فونَو منٛز کَتھ چھِ ہٮ۪کان کٔرِتھ فون چھِ ہٮ۪کان کٔرِتھ ہے اَسہِ حظ گوٚو ژیر تہٕ اَسہِ سوٗزۍتو اورٕ گٲڑۍ یِوان چھِ گٲڑۍ ہٮ۪کان چھُ اِنسان گَرٕ وٲتِتھ مطلب شہر آسہِ ژیر تام شُپیَن ہیٚکہِ وٲتِتھ شُپیَن چھِ ہٮ۪کان وٲتِتھ تَتہِ پٮ۪ٹھ ہیٚکہِ نَس پَتہٕ پَںٕنۍ گٲڑۍ أنِتھ تَتہِ پٮ۪ٹھ چھُ ہُہ وۄنۍ ییٚلہِ کانٛہہ کَرِ مان ژٕ کوٗشِش پنٛنے گاڑِ منٛز صُبحٲے گژھٕنۍ تہٕ سُہ چھِ سُہ حظ ہٮ۪کان تٔتھۍ منٛز گٔژھِتھ تہٕ اَسہِ چھُ مان ژٕ وۄنۍ چھِ تویتہِ شُکُر حظ خۄدایَس کُن وٕنۍکٮ۪ن چھِ واریاہ سہوٗلیت وٕنۍکٮ۪ن چھُنہٕ مان ژٕ یُس مُشکل زیادٕ گژھان کینٛہہ تہٕ اِسی لیے چھُ ہُہ اِسی لیے چھُ اَسہِ مان ژٕ وۄنۍ شُکُر خۄدایَس کُن تہٕ اَصٕل ہُہ اَصٕل ٹایم سون گُزران یِمَن اَصٕل پٲٹھۍ حظ شُکُر الحمدُ اللہِ ربِ العالمیٖن اَسَلامُ علیکُم